تِم کینٛہہ یِم سٲنِس ٹرانٕسپوٹیشن یۄس چھِ سٲنِس ایریا ہَس منٛز کٕمَن چیٖزن ہٕنٛز چھِ ییٚمِس ییٚمہِ خٲطرٕ تمہِ اِمپروٗمؠنٛٹٕچ چھِ ضرورت یُس سون یہِ موڈ چھُ ٹرٛانَسپوٹُک سُہ چھُ أسۍ کران یُس ٹرٛاوٕل سُہ چھُ بَسَن منٛز کران سومووَن منٛز کران یا ٹرٛینہِ منٛز کران سون یہِ ہسا یہِ موڈ چھُ سانہِ ٹرٛاولُک سُے ٹرین بَس تہٕ سومو ییٚلہِ أسۍ وۄنۍ وٕچھان چھِ یِم بَسہٕ چھِ بَسہٕ چھِ وۄنۍ واریاہ کَم وۄنۍ یِم تہِ چھِ گورمیٚنٹ یِم ایٚس آر ٹی سی گاڑِ تِم چھِ آسان اُوَر کرٛاوڈٕڑ تَمہِ خٲطرٕ کیاہ اوس وۄنۍ یِمَن کَرُن وۄنۍ اگر تَتھ تہیان ہسا یہِ ٹایم لِمِٹ تھاون کَم گیپ تھوہانکھ تَمہِ سۭتۍ روزِ ہَن نہٕ اُوَر کرٛاوڈٕڑ کینٛہہ تہٕ اُور آل چھِ وۄنۍ یِم نایہِ بَسہٕ چھِ یِم چھِ مینٹین آسان یِتھ پٲٹھۍ ٹھیٖک کٔرِتھ تہٕ مگر چھِ آسان اُوَر کرٛاوڈِڈ بیاکھ موڈ یُس یہِ سون ٹرانسپوٹیشن چھُ سُہ چھُ سومو سومو یۄس چھِ ییٚتہِ ییٚتہِ چھِ پیسنجر یہِ یِوان یہَے یَتھ موڈ مگر اتھ منٛز یہِ چھِ آسان یہِ چھےٚ نہٕ آسان تَمہِ آیہِ یِمن سۄ مینٹین آے تَمہِ آیہِ کٔرِتھ کینٛہہ ییٚتہِ چھِ آسان یتھ تتھ منٛز ترٛےٚ ژور ترٛےٚ نفر چھِ بِہٕنۍ تتھ منٛز چھِ ژور نفر یِم بران چھُ اَتھ تہِ گژھان پرابلم واریاہ اَتھ تہِ گٔژھ آسٕنۍ یِوان یہِ ہَسا یہِ ٹایم یہِ سا یہِ واریاہ کم ییٚمہِ سۭتۍ نہٕ مُشکِلات گژھِ آسہِ سفر کرنہٕ کینٛہہ بیاکھ چھُ اَسہِ یۄس یہِ ٹرانسپوٹیشن یہِ موڈ چھُ سُہ چھُ یہِ ہَسا یہِ ٹرین ٹرین ییٚلہِ أسۍ وٕچھان چھِ أسۍ سۄ تہِ چھِ آسان واریاہ زیادٕ اُور کرٛاوڈٕڈ فرٛام ییٚلہِ چھِ أسۍ کران سری نگر ٹُوٚ سری نگر ٹُوٚ بانہِ ہل یۄس یہِ ٹرٛین چھِ سۄ چھَنہٕ تَمہِ آیہِ آسان مان ژٕ پتہٕ مینٹین کٔرِتھ کینٛہہ ییٚلہِ وۄنۍ آسہِ سۄ اَسہِ اُوَر کرٛاوڈٕڈ چھےٚ آسان گۄڈٕ اُوَر کرٛاوڈِڈ گٔے تہٕ گوٚو گرم تہِ چھُ آسان فین تَتھ اگر لٲگِتھ اَسہِ سُہ چھُنہٕ آسان سیٚود چلان کینٛہہ آسان چھِ باقٕے سیٖٹہٕ تہٕ تِم تہِ چھنہٕ آسان یِتھ پٲٹھۍ سیوٚد کہینۍ یِتھ پٲٹھۍ اِنسان کَمفٲٹیبٕل سان ہیٚکہِ ہا ٹرٛیوٕل کٔرِتھ تہٕ سون یُس سون یہِ ٹرٛیول وۄنۍ چھُ یہِ چھُ یَس یہِ واریاہ مُشکِل پیٚوان کَرُن مگر اَتھ چھِ یِہے پرابلِم یِمَن چھِ یۄس ٹرٛین چھِ تَتھ تہِ چھُ واریاہ گیپ آسان ٹرٛیولہٕ خٲطرٕ وۄنۍ امہِ خٲطرٕ چھُ یِہوے اَتھ کرن یِم مہ چھِ اتھ گیپ تھاوٕنۍ کَم گنٛٹہٕ پتہٕ گنٛٹہٕ گژھِ ٹرٛین آسٕنۍ تَمہِ سۭتۍ روزِ نہٕ یُس ٹرٛین اُوَر کرٛاوڈِڈ روزِ نہٕ کینٛہہ تہٕ بیٚیہِ پَزِ یِمَن سُہ فین یُس آسہِ تَتھ ہَسا یہِ اے سی آسہِ وغیرہ باقٕے آسہِ ییٚتہِ تِم چھِ تتھ تھاوٕنۍ تِمن سمبٲلِتھ بیٚیہِ مٔزیٖد روٗز یِم بَسہٕ بَسہٕ تہِ چھِ بسن تہِ چھِ تھاوٕنۍ بَسہٕ تہِ چھِ واریاہ کم تِم تہِ چھِ ییٚلہِ ہُرراوٕنۍ تمہِ سۭتۍ تہِ گژھِ پتہٕ سون ٹرانٕس یہِ ہَسا یہِ ٹرٛاولِنٛگ سۄ تہِ گژھِ واریاہ ایٖزی تہٕ بیاکھ چھُ یہِ ہَسا یہِ سون موڈٕز چھِ یہِ چھِ سوموَن ہُنٛد تہٕ سومون سومو چھِ اتھ آسان اُوَر آل مینٹینٕے کٔرِتھ یِم چھِ آسان یتھ پٲٹھۍ ٹھیٖک وُنہِ مثلہٕ چھِ یِمن یِم ٹایم لِمِٹ چھِ آسان ہُہ گیپ آسان واریاہ ہُہ سۄ ہن چھُ نہٕ باقٕے چھُنہٕ اَتھ کینٛہہ تہٕ یِمٕے چھِ اَسہِ یِم زیادٕ اُور کروڈٕڈ چھِ آسان سۄ چھِ آسان اسہِ بَس تہٕ بیٚیہِ چھِ اَسہِ آسان ٹرین تہٕ یِم چھِ زیادٕ آسان اُور کراوڈٕڈ آسہِ